سلامُ علیکُم ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ اچھا اچھا حظ ٹھیٖک اَصٕل پٲٹھۍ چھُو حظ تُہۍ چھِوٕ یہِ دُکانَس پٮ۪ٹھٕے چھِوٕ شاپَس پٮ۪ٹھٕے مےٚ آسہٕ کِتاب کینٛہہ ضوٚرتھ تُہۍ ؤنۍ تَو مےٚ یِم کِتاب بَنہِ نہ تہٕ بیٚیہِ ؤنۍ تو مےٚ یہِ ڈِسکاوُنٛٹ وِسکاوُنٛٹ کٔژ پٔرسَنٛٹ چھُ دِوَان تِکیٛازِ بہٕ چھُسو تۄہہِ رِگوٗلَر کَسٹمَر تہٕ رِگوٗلَر کَسٹمَرَن کیٚنٛہہ میچ چھُو ڈِسکاوُنٛٹ دِوَان تہٕ کِتاب چھِ مےٚ ضوٚرَتھ دۄن ژورَن سَبجَکٹَن ہٕنٛز اَکھ چھِ مےٚ ضوٚرَتھ اِنڈین پالِٹیٖک اِنڈین پالٹی چھِ ضوٚرَتھ باے لَکشمی کان ٹھیٖک چھا تہٕ بیٚیہِ چھِ اِنڈین گورمینٹ ضوٚرَتھ بیل فاڑیا ٹھیٖک چھا اۭں سَنجے وَرما چھِ مےٚ ضوٚرَتھ یَتھ حظ کیٛاہ چھِ یَتھ وَنان اِکنامِکس ٹھیٖک تہٕ بیشر اِکنامِکَس منٛزٕے رمیش چَن ٹھیٖک چھا حظ بیٚیہِ چھِ مےٚ ضوٚرَتھ ایٚکالجی اینڈ اٮ۪نوارمٮ۪نٛٹ خٲطرٕ بُک تہٕ سۄ چھِ ضوٚرَتھ فیملی بیٚیہِ سی راجا گوپالین یِم چھِ کیٚنٛہہ کِتاب بیٚیہِ تہِ چھِ کیٚنٛہہ کِتاب ضوٚرَتھ وَنۍ ؤنۍ تو بہٕ کَرٕ یِم تہٕ بیٚیہِ ؤنۍ تَو تُہۍ ڈِسکاوُنٛٹ وِسکاوُنٛٹ کیٛاہ چھُ تُہۍ ڈِسکاوُنٛٹ چھِوٕ تُہۍ دِوَان اَسہِ کوٗتاہ کٔژ پٔرسَنٹی تیٚلہِ اَپٲرۍ ڈِسکاوُنٛٹ اچھا یور چھِ باقٕے تہِ دِوان دہ پٔرسَنٛٹ یِمن نِش نہٕ أسۍ زَن گژھنٕے چھِ تۄہہِ چھُو رُک دۄہ کَسٹمَر تُہۍ دِیِو حظ دَہَے ہے اَتھ کۭژاہ فرق روز دہ پٔرسَنٛٹ یا باہ پٔرسَنٹ تیٚلہِ چھُنا میل چیٖز تَمہِ کھۄتہٕ زیادٕ اوتانۍ کیٛاہ آیہِ توتہِ گژھِ آسُن وُہ پٔرسَنٛٹ ڈِسکاوُنٛٹ گژھِ میلُن کمس کم توتہِ ٹھیٖک گوٚو کِتاب بَنیٚو نا ٹھیٖک حظ چھُ تیٚلہِ کَر یِمہٕ بہٕ آ بِلکُل چلو ٹھیٖک حظ چھُ چلو تُلِو